وٕنکیٚنَس أسۍ آس پاس کِس یَتھ پَنٕنِس ایریاہَس منٛز چھِ أسۍ واریاہ تِم کورسِز یِوان سکوٗلَن یا کالیجَن منٛز فراہَم کَرنہٕ یِم حظ مَدَتھ چھُ دِوان اَسہِ روزگارَس منٛز اَگر حظ أسۍ کَتھ کَرو أتی حظ چھُ واریاہ چیٖز آ یِم حظ کورسِز چھِ آسان سکوٗلَن منٛز تَتھ منٛز چھُ یِوان پینٛٹِنٛگ کورسِز چھِ آسان یُس حظ تٔمِس پَتہٕ آیندٕ چھُ دِوان پینٹر بَننُک توفیٖق یا اگر حظ أتی وٕچھو أسۍ یا یِمَن چھُ گِندان والی بال ہاکی چھُ گِنٛدناوان یا تٔتی چھُ ڈانسِنگ کورسٔز تہِ چھُ آسان أتی ہوم ساینَس کورسِز تہِ چھُ آسان واریاہ چھِ أتی کورسِز یِم ہسا تِمن چھُ پَتہٕ مَدَتھ دِوان برونٛہہ تِہنٛدٮ۪ن روزگارَن منٛز